السلامُ علیکُم اَہَن حظ شُکُر حظ تُہۍ چھُو حظ ٹھیٖک اَہَن حظ کَتہِ حظ چھُو جہانگیٖر مےٚ حظ نِیے تۄہہِ نِش عٲنَکھ اَکھ حظ تَتھ حظ آو تھوڑا ڈِفٮ۪کٹ حظ اَہَن حظ تَتھ حظ چھِ باسان تھوڑا مطلب پھٕٹمُت ہیوٗ سُہ شیٖشہٕ اَہَن حظ آ تَتھ منٛز حظ چھِ تھوڑا معراج حظ بَہہ شَتھ تٕرٛہ اَہَن حظ تَتھ حظ چھِ باسان تھوڑا پھٕٹمُت بیٚیہِ حظ چھِ تھوڑا گوٚٹ یِوان تَمہِ ہِش ییٚمہِ شیٖشہٕ کِنۍ اَتھِ اَہَن حظ اَہَن حظ گٔے أمۍ کِس مگر سُہ حظ ٲسۍ نہٕ أسۍ تیوٗتاہ یوٗز کران کیٚنہہ کیٛازِ کہِ سُہ حظ اوس پٮ۪وان منٛزٕ منٛز لَگاوُن سُہ اوس پٮ۪وان لگاوُن حظ تھوڑا تَتھ چھِ باسان پھٕٹمُت اَہَن حظ اَہَن حظ تَتھ چھُ باسان شیٖشَس تھوڑا کرٛیک ہیوٗ حظ بیٚیہِ چھِ تَتھ تَمہِ طرفہٕ گوٚٹ یِوان اَتھِ کھوورِ سایڈٕ حظ اَہَن حظ اَہَنہٕ ؤنِو حظ اَہَن حظ سُہ حظ کوٚر تَتھ اِستعمال مگر یُس سُہ کرٛیک چھِنہٕ حظ کرٛیکہٕ سۭتۍ چھِ باسان تَتھ حظ تھوڑا گوٚٹ اَہَن حظ مگر اَتھ گوٚو پَتہٕ حظ کرٛیک نہ حظ نہ تہِ چھِنہٕ یِوان سمجھ کیٚنہہ کیٛازِکہِ سُہ ٲس مے آسان لٲگِتھ تہٕ مےٚ نہِ پھٕٹ مےٚ میٛانہِ اَتھٕ نہٕ کیٚنہہ اَہَن حظ اَہَن حظ اَہَن حظ ٹھیٖک حظ چھِ ٹھیٖک حظ گوٚو اَہَن حظ اَہَن حظ ٹھیٖک ٹھیٖک حظ گوٚو بہٕ بہہ شَتھ تٕرٛہ اَکھ حظ چھِ تَتھ کرٛیک تھوڑا بیٚیہِ حظ چھِ یِوان گوٚٹ تھوڑا اَتھِ تٔمۍ اَہَن حظ اَہَن حظ اَہَن حظ

تیٚلہِ گوٚو ٹھیٖک حظ شُکریہ ٹھیٖک حظ چھِ چلو ٹھیٖک حظ شُکریہ شُکریہ چلو اَلسلامُ علیکُم نہ حظ نہ بَس شُکُر خۄدایَس کُن چلو